ژۄدَہ جُلاے زٕ ساس نَو پَندَہ اَگست زٕ ساس دَہ شُراہ اوٚکتوٗبَر زٕساس بَہہ کُنوُہ جُلَاے زٕ ساس پَنٛدَہ اَکتٕرہ نَوَمبَر زٕ ساس زٕتووُہ